اَسَلامُ علیکُم بہٕ چھَس ہاوُس وایفٕے بہٕ چھَس آسان دۄہَس کِچنَس منٛزٕے مےٚ گوٚو واریاہ کال رَنان شیران مےٚ چھُنہٕ تیوٗتاہ ٹایم لَگان رَننَس منٛز کِہیٖنۍ کیٛازِکہِ مےٚ چھِ وۄنۍ عادت گوٚمُت بہٕ چھَس کَم سٕے ٹایمَس منٛز رٔنِتھ مۄکلاوان گۄڈٕ گۄڈٕ ییٚلہِ مےٚ رَنُن شیرُن کوٚر گۄڈٕ گۄڈٕ اوس نہٕ مےٚ تَگان تِتھ کٔنۍ گۄڈنِچ لَٹہِ ییٚلہِ مےٚ رَنے بہٕ ٲسٕس تمہِ دۄہ لۄکٹٕے مےٚ اوس نہٕ رَننُک شیرنُک کٕہٕنۍ چیٖز دٮ۪ماغَس منٛز مےٚ روٚن اَچانک پَیے اوسُم نہٕ کِتھ کٔنۍ چھُ رَنُن مگر مےٚ دوٚپ بہٕ ہیٛچھِ مےٚ پرُژھ پنٛنہِ ماجہِ پنٛنہِ نانہِ یِتھ کٔنۍ تِمو ووٚن سُہ تھوٚو مےٚ دٮ۪ماغَس منٛز تہٕ پَتہٕ روٚنُم تمہِ وِز لوٚگ مےٚ واریاہ ٹایم تَتھ چیٖزَس یُس مےٚ تمہِ دۄہ سیُن روٚن مےٚ روٚن تمہِ سیُن ماز تہٕ ہاکھ آز اگر بہٕ سُہ سیُن رَنہٕ مےٚ لَگَن مےٚ لَگہِ اوٚڑ گٲنٛٹہٕ تمہِ دۄہ لوٚگ مےٚ گٲنٛٹہٕ زیادَے کیٛازِکہِ مےٚ اوس نہٕ تَگان کِہیٖنۍ مےٚ پیوٚو گۄڈٕ اَصٕل پٲٹھۍ تھوٚو مےٚ دٮ۪ماغَس منٛز یہِ میٛانیو بَڈیو مےٚ ووٚن تہٕ پَتہٕ ہیوٚچھ مےٚ تہٕ پَتہٕ روٚن مےٚ مےٚ چھِ واریاہ پَسنٛد رَنُن شیرُن مےٚ چھِ مَزٕ لَگان تَتھ منٛز بہٕ چھَس نٔے نٔے چیٖز ہیٚچھان رَنان شیران مےٚ چھِ خۄش گژھان رَنُن شیرُن نٔے نٔے چیٖز چھَس بہٕ ہیٚچھان تہٕ رَنان مےٚ چھِ واریاہ چیٖز ہیٚچھمٕتۍ رَںٕنۍ تِم چھَس بہٕ رَنان مےٚ چھِ ہیٚچھمُت رَسمَلایی چھَس بہٕ بَناوان بہٕ چھَس برفی بَناوان بہٕ چھَس آز بِریانی بَناوان